ہاں جِگرا ٹھیٖک چھُوا آ ٹھیٖک ٹھیٖک مےٚ وَنتہٕ اَکھ کتھ آ ٹھیٖک تُہۍ چھُوا سٲری ٹھیٖک کھیٚوتھا بتہٕ فولا آ بتہٕ کھیٚوو بتہٕ کھیٚوو بتہٕ کھیٚوو گرِ چھا باقٕے سٲری ٹھیٖک آ ٹھیٖک ٹھیٖک ٹھیٖک تہٕ مسلہٕ چھُ یِتھٕ پاٹھۍ یۄس یہِ چٲنۍ پٔرفارمنس چھِ پٔتۍ میٚو کیٚنٛژو ریٚتو ریٚتو پیٚٹھ یہِ چھِ واریاہ ویٖک اچھا اچھا اچھا ژےٚ ووٚنُے مےٚ واریاہہِ پھِرِ کہِ اَتھ پیٚٹھ چھِ کأم کرٕنۍ پریکٹِس چھِ کرٕنۍ اگر ٹیٖمس منٛز روزُن چھُ وۄنۍ چھِ مےٚ ژےٚ واریاہ سپوٹ کوٚرمُت اَزتام مگر یُس یہِ پٔتِم چھُ آسان پتہٕ مطلب یُس سِٹاف چھُ آسان یا باقٕے یِم ٹیٖم ممبرٲرٕس چھِ آسان یِم چھِنہٕ پتہٕ تیوٗتاہ ساتھ دِوان کیٚنٛہہ اَتہِ ہیٚکہِ نہٕ پتہٕ أکۍ سُنٛدُے چٔلِتھ کیٚنٛہہ اَز ٲس میٖٹِنگ میٖٹِنگ منٛز سَپدے یہِ کتھ کہِ جاوید احمد چھُ أمۍ سٕنٛز پٔرفارمنَس چھِ واریاہ ویٖک تہٕ یا کٔرِنۍ سا یہِ ڈرٛاپ تُہۍ ؤنِو کہ اَڈیو ووٚن یہِ کہِ یہِ کٔڈۍہوٗن تُہۍ نیٚبرٕے ٹیٖمہٕ منٛزٕے تہٕ یا کٔرِو سا کٲم أمِس دِیوٗ کیٚنٛہہ چانٛسِز مگر تِم گژھن آسٕنۍ لاسٹ چانٛسِز أمِس آ یوٚہے اَوے کوٚر مےٚ تۅہہِ فون مےٚ دوٚپ تُہۍ ؤنِو کیٛاہ حِساب کِتابا چھُو تۄہہِ اگر تۄہہِ باسان چھُو أسۍ ہیٚکو پٔکِتھ یِمن منٛز پلیرن سۭتۍ ہیٚکو ٹھیٖک مطلب یِتھٕ کٔنۍ پلیر پرٛفارٕم کران چھِ تِتھٕے پٲٹھۍ کرو أسۍ تہِ تہٕ تیٚلہِ ہیٚکہٕ بہٕ تہِ پنُن بروسہٕ دِتھ پنہٕ نِس سِٹافس اَدر وایِز تُہۍ کٔرِو پانے ڈِسایڈ کیٛاہ آسوٕ تۄہہِ کرُن تیٚلہِ گوٚو بہتر تُہنٛد گوٚو نہَ کِہیٖنٛۍ پرٛیکٹٕس چھِ اکھ حِصہٕ بیٛاکھ چھِ لیٚول گِنٛدنٕچ آسان کانفِڈنس چھِ آسان پلیسٕڈ سۅ چھِ کران واریاہ میٹر مطلب پٔتۍمِس وُچھوا تۅہہِ میچس سُہ اتھ میچس منٛز وُچھ مےٚ تُہٕنٛز سُپیٖڈ وُچھ وِکیٚٹ یُس اوس سُہ اوس واریاہ سُلوو

وِکیٚٹ اوس واریاہ سِلوو مگر تُہنٛد بیٹِنگ حِسابہٕ اوس سُہ اوس کران برابر تٔمہِ حِسابہٕ زَن چھُ فاسٹ وِکیٚٹ تہٕ مےٚ کٔروٕ تۄہہِ کال تٔمہِ ساتہٕ لیٹ چھُ گِنٛدُن لیٹ چھُ گِنٛدُن مگر بِلکُل تہِ تھوٚو نہٕ تتھ تتھ کوٚروٕ نہٕ تۄہہِ غور کِہیٖنٛۍ تۄہہِ گِنٛدوٗ پنٕنہِ حِسابہٕ نہَ چھِ زنٛگ کڈٕنۍ نیٚبر گِنٛدُن برٛوٗنٛٹھ تہِ اوسوٕ نہٕ تۅہہِ کرُن

اوے چھُ میٛون یہِ مشورٕ کہِ یُس مےٚ تہِ ووٚن سۅے کتھ اس لیے چھُ غور کرُن یتھ چیٖزس پیٚٹھ کہِ اگر مےٚ مِشال وِکیٚٹ چھُ سِلوو وِکیٚٹ سِلوو وِکیٚٹس چھُ سُلووٕے گِنٛدُن لیٹ گِنٛدُن اگر وِکیٚٹ چھُ فاسٹ تَتھ چھُ فاسٹے گِنٛدُن تہِ تہٕ گوٚو نمبر اکھ چیٖز نمبر زٕ چیٖز چھُ تُہٕنٛز بیٹِنگ پُوزیٖشن تُہۍ کتیٚتھ چھُ کمفأٹیبٕل فیٖل کران مطلب أسۍ کتیٚتھ گِنٛدو تَتیٚتھ اگر تۄہہِ باسان چھُو یہِ چھَنہٕ پُوزیٖشن ٹھیٖک کیٚنٛہہ مےٚ کٔری سا چینج پُوزیشن أسۍ ہیٚکو تُہۍ چینج کٔرِتھ سُہ چھُنہٕ مسلہٕ ٹھیٖک چھُ ٹھیٖک چھُ گوٚو تیٚلہِ مےٚ تُہۍ چھُوا مےٚ تیٚلہِ دِوان مظلب کانفِڈنس سان ونان یہِ کہِ أسۍ ہیٚکو واپسی کٔرِتھ کِنہٕ أسۍ دِمہو تۅہہِ سکینٛڈ چانس تۄہہِ دِمہو اکھ زٕ میچ دِمہو اچھا البتہٕ پریشر چھُ پٔتۍ کِنۍ تمہِ ساتہٕ چھُو تۅہہِ ڈرٛاپ گژھُن وۅنۍ اگر تُہۍ ونان چھِو أسۍ ہیٚکو کٔرِتھ کَم بیک تہٕ تیٚلہِ ہیٚکہٕ بہٕ تۄہہِ چانسِز اکھ زٕ دِتھ چلو چلو چلو چلو بِہِو رۅبس حوال کیٚنٛہہ چھُنہٕ پرواے تہٕ کٔرِو پریکٹِس تھوڑا